ہٮ۪لو السلام علیکُم اَہن حظ ٹھیٖک چھُو حظ ؤنِو حظ کیٛاہ حظ گژھیو تۄہہِ اَہن حظ بَنہِ حظ کُس ہیوٗ اوٹ اَکھ حظ چھِ آشِرواد آٹا بیٚیہِ چھِ چٔکی آٹا بیٚیہِ چھُ واریاہ ٲٹۍ حظ چھِ تُہۍ ؤنِو تۄہہِ مطلب کیُتھ اوٹ گژھیو تۄہہِ کَتھ آشِرواد چھِ بَنان ساڑ شےٚ ہَتھ بیگ اۭں تُہۍ ؤنہِ ژوٚٹ کیٛاہ چھُو بَناوُن تۄہہِ کُس ژوٚٹ چھُو بَناوٕنۍ تُہۍ ؤنِو حظ مےٚ تۄہہِ کُس ٲٹی بیگ چھُ ضوٚرَتھ تۄہہِ کیٛاہ چھُو ژوٚٹ بَناوٕنۍ بہٕ دِمو تَمی حسابہٕ تۄہہٕ ٲٹۍ بیگ کُس ہِش ژوٚٹ ٹھیٖک حظ چھِ یہِ بہٕ حظ دِمو تۄہہِ ٲٹۍ بیگ آشِروادَے کٔژ چھُو ضوٚرَتھ زٕ کہِ تۄہہِ چھُوا زٕ ضوٚرَتھ کِنہٕ اَکُے ٹھیٖک حظ چھُ آشِروادَس نَے چھُنہٕ تیوٗتاہ گژھان کیٚنٛہہ یہِ چھِ اورَے آسا زیادٕ اَسہِ مٔلۍ اگر تُہۍ مطلب چٔکی نِیِو تَتھ چھِ تھوڑا کَم ہٮ۪کان أسۍ کٔرِتھ تَتھ کَرٕ بہٕ تھوڑا کَم سُہ چھِ بیگ بَنان نَو شَتھ رۄپیہِ سُہ دِمو تۄہہِ أسۍ ساڑ شےٚ ہَتھ

سُہ حظ چھِ آسان ڈاے کِلوٗ تَتھ چھِ نیران پانٛژھ شےٚ دۄہ تُہۍ ؤنِو تُہۍ اگر سُے چھُ ضوٚرَتھ تیٚلہِ چھِ بیٛاکھ اَکھ اوٹ مےٚ سُہ چھِ سُہ تَتھ سۭتۍ دِمو أسۍ پانٛژھ ہَتھ تَمِچ چھَنہٕ ٹٮ۪نشَن کیٚنٛہہ تَتھ چھِ وَنان سَن شایِن سَن شایِن اوٹ سُہ حظ چھِ سَفید سَفید کَلَر نَہ خراب وَراب چھُنہٕ سُہ کیٚنٛہہ سُہ چھِ بِزٲتی مطلب یِم کٔشیٖر ہِنٛدی برٛینٛڈ چھِنَہ سُہ چھِ سُے بَناوان تَوَے چھِ سُہ باسان سوٚگ چھِ سُہ مگر اَصٕل اوٹ واریاہ اَصٕل بہٕ چھُس گرِ تہِ سُے اِستعمال کَران آ بہٕ چھُس گَرِ کران سُے اِستعمال سُہ چھُ تہٕ سُہ چھُ پانٛژھ ہَتھ تہٕ أسۍ دِمو ساڑَے ژو

ؤنۍ سہ اَہن حظ آ اَگر تُہۍ اَگر تُہۍ پانٛژھ حظ چھِ ٹھیٖک حظ چھِ ٹھیٖک حظ